جموں کَشمیٖرس منٛز چھِ سرینگر اینٹرٹینمینٹ ہب تَتہِ چھِ واریاہ زیادٕ شاپِنگ مالٕز ریسٹورنٹس چھِ کٕلبس چھِ بیٚیہِ چھِ تَتہِ واریاہ زیادٕ اَصٕل ریسٹورنٹ کے ایف سی مالٕز وغیرہ شاپِنگ مالٕز وغیرہ ییٚلہِ اِنسان یِمن جاین گژھان چھُ اَتہِ چھُ اِنسان واریاہ زیادٕ اینجاے کران اینٹرٹین چھُ کران اِنسان چھُ چکر وَکر کران بیٚیہِ چھِ نِشات شالمور پارکِنگ چھِ واریاہ اَصٕل چِلڈرنٕز پارکِنگ چھِ شُرۍ چھِ واریاہ زیادٕ خۄش گژھان یِمن جاین چھِ أسۍ چکرَس گژھان گرٕ ہیٚتھ پَنٕنۍ گرٕ وٲلۍ ہیٚتھ سٲری لَکٕٹۍ بٔڑ چھ گژھان أسۍ چھِ سٲری اینجاے کران